وعلیکُم سَلام اَسلام علیکُم ٹھیٖک پٲٹھۍ چھِوٕ اَصٕل پٲٹھۍ چھِوٕ ہے رِیاض احمدَس کَتہِ آسہٕ پیوٚمُت یاد بہٕ اَچھا اَچھا اَچھا اَچھا اَچھا نہ یَتھ چھُ اوٚترٕ پیٚٹھ اَسہِ کامہِ دۄہ کیٚنٛہہ اَسہِ یِمے زیادٕ چارٕے پَہم تہٕ بہٕ تہِ کَتہِ لَگہٕ ہے گرِ وۅنۍ چھُسَے بہٕ از تھوڑا گرِ تہٕ اَمی چھَم فٔرصتھٕے از کٔرۍتَو حُکما شُکُرشُکُر شُکُر اَللہ تالاہَس کُن حَمُد حَمُد حَمُد اوا سٲری ٹھیٖکھٕے تُہۍ چھِو اَتہِ سٲری ٹھیٖک پٲٹھۍ شیٚیہِ ترٕٛہ بَے پانٛژھ تٲجۍ ٹھیٖک آ بٕے وَنے ژےٚ اکھ شیٚیہِ ترٕٛہ بَے شیٚیہِ ترٕٛہ بَے پانٛژھ تٲجی اتھ کیٛاہ سا گوٚو اکھ زٕ ترٛےٚ ژور پانٛژھ شیٚے ٲٹھ نو دَہ اَتھ سا لَگہِ ژےٚ فِلحال چوکاٹ آ بہٕ وَنے فِلحال چوکاٹَن ہُنٛد تَمہِ پَتہٕ ہیٚکَے بہٕ ژےٚ پَٹَیٚن ہُنٛد ؤنِتھ مَگر گۄڈٕ وَنَے ژےٚ بہٕ چوکاٹُک چوکاٹَن لَگہِ اَتھ کَم سے کَم کَم سے کَم ڈِزایِن کیٛاہ چھُے بَناوُن ڈِزاینَسٕے منٛزٕے تھوڑا تھوڑا اَچھا ڈِزینَسٕے منٛز اَتھ کیٛاہ حظ لَگنَے ژےٚ کَم سے کَم کَم سے کَم لَگنٕے ژےٚ اَتھ فُٹَس سواد زٕ ہَتھ چاکلیٹ سواد زٕ ہَتھ فُٹ لَگنٕے چوکاٹَن لٔکٕر مَگر ڈِزایِن دِمَے بہٕ واریاہ اَصٕل واریاہ اَصٕل بَنٲوِتھ آ گولٲیی تہِ گولٲیی منٛز تہِ وَنَکھ گولٲیی منٛز تہِ ہیٚکَو اَتھ کٔرِتھ یہِ تھوڑا ڈِزایِن تیٚلہِ سوٚاد زٕ ہَتھ ٹوٗ زٕ ہَتھ تہٕ ترٕٛہ فُٹ تھٲوزِ ژٕ یاد آ ؤنِو کیٛاہ حظ تۄہہِ یارٕ کیٛاہ حظ گژھان بہٕ وَنے ژےٚ مےٚ چھُ ؤنہِ اکھ زٕ ترٛےٚ ژور مےٚ چھُے یِمن ژۅن خٔریٖدارَن چھُے مےٚ آرڈر روٚٹمُت تہٕ تِمن کیٛاہ حظ لَگن بٕے وَنَے ژےٚ تَقریٖباً لَگن ؤنہِ پَنٛداہ دۄہ چھُ مےٚ وُنہِ آوریرَس سۭتی حظ کَم سے کَم چانہِ موٗجٗوٗب چانہِ موٗجوٗب کیٛازِ ژےٚ سۭتۍ چھِ وۅنۍ دۄہ ژور کٔڈمٕتۍ بَرادٔری چھِ وۅنۍ ژٕ سۭتۍ تہٕ پَنٛداہہِ دۅہۍ بعد واتہِ چوٚن نَمبر ژٕ بوز اَتھ تہِ چھَم کَرٕنۍ دۅن خٔریٖدارَن دۅن ترٛین خٔریٖدارَن منٛزَے گیپ بوٗزتھا حظ تہٕ آ نتہٕ اوسُم نہٕ وَللہ وُنہِ ٹایم کیٚنہہ تہٕ آ برابر برابر برابر آ ؤنکیٚنَس ہَے چھُ موسَم ٹھیٖک پَرواے چھُنہٕ کیٚنٛہہ ژٕ کرَکھ کٲم ژٕ کرَکھ مےٚ زٕ ژور دۄہ گٔژھِتھ توتہِ فون تہٕ بیٚیہِ تھٲوزِ ژٕ تٛےٚ ہَتھ تہٕ پٲںژٛھ نو فُٹ باہ فُٹ تہٕ بیٚیہِ تھاوَکھ ژٕ شُو فُٹ تہٕ پٲنٛژھ فُٹ یہِ ونے یہِ ونے ژےٚ بہٕ پَتہٕ ایسٹِمیٹ یہِ دِمَے ژےٚ بہٕ برابر بَنٲوِتھ کۭتیٛاہ کَمہِ منٛز کیٛاہ پیٖس تھاوَکھ ژٕ ٹھیٖک چھا یہِ تھاوَکھ ژٕ توتہِ مطلب أنِتھ وۅنۍ اَگر مےٚ تہِ وَنکھ لۅژ کٲم مےٚ تہِ چھےٚ ییٚتہِ أکِس دۅن سۭتۍ زان تہٕ پَرواے چھُنہٕ کیٚنٛہہ خدا کرِ سَہلٕے تیٚلہِ بہٕ دیٛاوَے رۄپیہِ دَہ سَستہٕ بوٗزتھٕ یہِ گژھِی ؤنکیٚنس تَقریٖباً تَقریٖباً گژھِی یہِ ژٕ تھٲوِزِ یاد رۄپیہِ شَتھ دَاہ مَرٕ تھٲوِزِ ژٕ یاد کَم سے کَم برادٔری پَنُن گرٕ آسنہٕ موٗجوٗب فُٹ کَم سے کَم آ کَم سے کَم تھٲوزِ یاد گرٕ آسنہٕ موٗجوٗب ژےٚ سۭتۍ چھُ برادٔری تہِ گریلوٗ تہِ چھِ تۄہہِ سۭتۍ کَم سے کَم تھٲوزِ باہ شَتھ ژٕ بہٕ آسہٕ گرے ہیٚتھ گرٕے ہیٚتھ یِمَے ژٕ بہٕ آ گَرٕے ہیٚتھ دِمَے ژےٚ بہٕ مگر میٛانہِ ذریعہِ ژٕ لٔکٕر اَنناوَکھ بیٚیہِ ژےٚ گژھِی سارِوٕے کھۄتہٕ بہٕ چھُس تٔمِس نِش تُلٲنی ژےٚ پیٚیہِ سۄ رۄپیہِ دَاہ کَنسیشَن آ تِتھٕ پٲٹھۍ یہِ یی ژےٚ فٲیدٕ ژٕ ہیٚکَکھ یہِ ہسا یہِ کُنہِ تہِ جایہِ معلوٗم کٔرِتھ ژٕ وُچھَکھ مےٚ آوا فٲیدٕ کِنہٕ نہ بَس ہا بیٚیہِ کیٛاہ ہیٚکَے بہٕ کٔرِتھ ژٕ کرٕ مَشوَرٕ پَرواے چھُنہٕ کیٚنٛہہ ژٕ کٔرۍزِ مےٚدۄہ زٕ دۄہ گٔژھِتھ فون پرواے چھُنہٕ کیٚنٛہہ اَدٕ حظ اَدٕ حظ اَدٕ حظ چلو بِہِو خدایَس اَدٕ سا وَلہٕ